وعلیکُم اَسلام اَہَن حظ اَصٕل ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ وۄستہٕ کرٛال وۄستہٕ چھِو تُہۍ اَسہِ حظ ٲسۍ کیٚنٛہہ چیٖز ضروٗرت اَسہِ حظ چھِ ضروٗرت گَملہٕ کَتریو گَملہٕ اَسہِ چھِ بیٚیہِ کَتریو گَملہٕ بٔڈۍ تہِ تہٕ لۄکٔٹ تہِ تُمبَکھ نارِ چھِوٕ حظ تۄہہِ تُمبکھ نارِ وارِ لۄکچہِ وارِ بَجہِ وارِ یا ژوٚڈ آسہِ ضروٗرت چھُ اَسہِ یِوان کَتریو بانہٕ چھُ سُہ تھالہٕ بانہٕ دۄدٕ پیٛالہٕ بیٚیہِ چھِ یِم چھِناہ لۄکٕٹۍ بَچہِ گژھان اَگادِ آسہِ گٲمٕتۍ گرِ یِمن یہِ ضروٗرت یِم کَتریو پیٛالہٕ چھِناہ لۄکٕٹۍ آسان پیٛالہٕ پَلیٹہٕ چھُ تَتھ سُہ لۄکُٹ سَماوار چھُ تَتھ سۭتۍ آسان پَلیٹ چھُ آسان کَپ چھُ بُگوٲر چھِ یِمن بَچین ہٕنٛدِ خٲطرٕ باہ باہ پیٖس چھِ اَسہِ ضروٗرت تُمبکھ أڈۍ چھِناہ اَسہِ چھِ نَقشہِ دار تہِ ضروٗرت اَسہِ چھِ رَنٛگہٕ یِم رَنٛگہٕ دار تہِ ضروٗرت اَسہِ چھِ رَنٛگہٕ روٚس یِم تہِ سادٕ تہِ ضروٗرت تہٕ نَقشہٕ دار تہِ بیٚیہِ یِم حظ تاوِ یِمہٕ یِمن ژوٚٹ چھِناہ بَناوان تاوین منٛز یِم ہا گاج وچہِ چھِ بَناوان یا توٚملہٕ ژوٚٹ چھِ بَناوان تِم تہِ چھِ اَسہِ ضروٗرت اَسہِ بَنیٛاہ تۄہہِ نِش بیٚیہِ ؤنۍتَو اَسہِ کۭتِس کیٛاہ پیٚیہِ تٲو کۭتِس پیٚیہِ ژوٚڈ کۭتِس پیٚیہِ مَٹھ کۭتِس پیٚیہِ

اَچھا تَتھ گژھِ نا کَنسیشن بٔڈِس کِہیٖنٛۍ اَسہِ ہے چھِ نِنۍ باہ باہ پیٖس ہر کُنہِ منٛزٕ اَچھا

آ آ تَتھ چھِ تِم پَلیٹہٕ بیٚیہِ سُہ سَماوار چھُ تَتھ لۄکُٹ بیٚیہِ چھُ کَترِیو ہُہ بوٚڈ کَپ چھُ یِوان اَز گِلاسہٕ تَتھ منٛز چیٚوان اَز اَز چھِ خۄش گژھان از لوگوٕ نا وۅنۍ کَترِونٕے بانَن منٛز رَنُن تہِ چیوٚن تہِ بیٚیہِ چھُ دیگُل چھُ تَتھ منٛز یِوان یَتھ منٛز سیُن ٲسۍ رَنان ہے سُہ حظ چھُ زیادٕ درٛۅگ گژھان کَم

اَسہِ حظ چھُ واتناوُن یہِ ڈار محل تٔتی ہا اَسہِ حظ چھُ یہِ ضروٗرت نٔوِس فٔسٹَس پیٚٹھ پوٚنٛسہٕ چھُ تۄہہِ پَنٕنۍ مرضی ییٚمہِ وِزِ تَیار آسہِ تَمہِ وِزِ سوٗزِو آ ییٚمہِ ساتہٕ سوٗزیو تَمہِ وِزِ مَگر نٔوِس فسٹس

آ اَسہِ چھِ تھاوٕنۍ باہ باہ پیٖس ہَر کُنہِ منٛز بوٚڈ گَملہٕ چھُ تَتھ تہِ چھِ تھاوٕنۍ باہ پیٖس لۄکُٹ گملہٕ چھُ تَتھ چھِ تھاوٕنۍ باہ پیٖس وارِ لۄکٔچہِ تَتھ چھِ تھاوٕنۍ باہ پیٖس کَپ چھِ ہُم بٔڈۍ کَپ تِم چھِ تھاوٕنۍ باہ پیٖس چمچہِ چھِ تھاوٕنۍ بیٚیہِ چھِ تھاوٕنۍ یِم اَہَن حظ آ بِہِو تُہۍ تہِ خدایَس